زٕ ساس کاہ ؤریِچ دلیل چھِ مےٚ ہسا اوس بیٚچلَر آف ایٚجوکیشن یعنی بی ایٚڈ کرُن تہٕ مےٚ حظ ووٚن پننٮ۪ن گھرِکٮ۪ن مےٚ چھُ بی ایٚڈ کرُن مگر تِمو حظ ٲں رُکووُس بہٕ اَتھ کَتھہِ منٛز زِ اَتھ حظ چھِ واریاہ زیادٕ پونٛسہٕ لَگان تہٕ پَتہٕ حظ گوٚوُس بہٕ أکِس ہمساے ٹیٖچرَس نِش تہٕ تٔمس حظ ووٚن مےٚ اگر بہٕ یہِ بی ایٚڈ کَرٕ تہٕ مےٚ وَن حظ کانٛہہ وَتھ ییٚمہِ سۭتۍ مےٚ اَتھ منٛز واریاہ پونٛسہٕ کَم لَگہِ ہان اَتھ تہٕ تٔمۍ حظ کوٚر مےٚ اَکھ مَشوَر پرٛووایڈ تٔمۍ حظ دوٚپ اگر ژٕ رگیولَر موڈَس منٛز کَرَکھ تہٕ ژےٚ لَگنے تٕرٛہ ساس رۄپیہِ یا تٕرٛہ ساس کھۄتہٕ زیادٕ تہٕ بیاکھ اوپشَن حظ چھُ ژٕ دِ حظ ایٚگزام تہٕ پَتہٕ ہَسا یِکھ ژٕ ڈِسٹیٚنٕس موڈَس منٛز یہِ بیٚچلَر آف ایٚجوکیشَن کٔرِتھ تہٕ زیادٕ کھۄتہٕ زیادٕ لَگٮ۪ن حظ دٔہ پٮ۪ٹھ باہ ساس پَتہٕ حظ نی مےٚ تٔمۍ سٕنٛزٕے ایٚڈوایِس تہٕ یہِ باسیٚو مےٚ اَکھ اِمپارٹیٚنٛٹ ڈیسِجَن تَتھ وقتَس منٛز تہٕ مےٚ حظ کوٚر پَتہٕ بی ایٚڈ کَمپٕلیٖٹ